اسلام علیکم ورحمتہ اللہ آز وَنہو تۄہہِ بہٕ دُنیٖکٮ۪ن پانٛژَن سِٹِیَن ہُنٛد ناو یَتھ منٛز یِوان چھِ سِنگاپوٗر نِیویارٕک لاہور ہانٛگ کانٛگ تہٕ بَلوچِستان